اَسہِ حظ چھِ واریاہ اِشوٗز ییٚتہِ چَلینٛجِز یِم اَسہِ یَتھ ڈِسٹِرٛکَس منٛز چھِ یُس مین ڈِسٹِرٛک چھِ ییٚتہِ سُہ چھِ تِمَن چھُنہٕ تیوٗتاہ پیٚوان پیٲرُن یوٗتاہ اَسہِ چھِ باقٕیَن باقٕیَن یِم بیکوٲڈ علاقہٕ چھِ مان ژٕ یہِ چھُ کیٛاہ چھِ اَتھ وَنان پَتھ پَتھ علاقہٕ چھِ تِمَن چھِ واریاہ پیٚوان کَرُن مےٚ چھِ ماس بَسان أکِس جایہِ تٔکیہِ چھِ تَتھ وَنان تٔکیَس پٮ۪ٹھ تِمَن چھِ تورٕ تِمَن چھِنہٕ تورٕ گٲڑۍ تہِ پَکان کِہیٖنۍ شُرٮ۪ن چھِ پیٚوان واریاہ دوٗر دوٗر تَتہِ کٮ۪ن سکوٗل گژھُن پَیدَل صُبحٲے تہِ تورٕ تہِ سوموٗ اَکھ چھِ تِمَن کھَسان سُہ تہِ چھِ ییٚلہِ کھَسہِ تِمَن اگر بٮ۪مار پیٚیہِ کانٛہہ رٲتھ کیُتھ چاہے دۄہلہِ تِمَن چھِ واریاہ پیٚوان کَرُن تِمَن چھِ پیٚوان گٲڑۍ اَنٕنۍ یوٚتانۍ سُہ یی توٚتانۍ ہیٚکہِ اِنسان مٔرِتھ تہِ آبہٕ سختی چھےٚ تِمَن موٚکُر آب چھِ تِمَن تَتہِ تمہِ سۭتۍ چھِ تِم بٮ۪مار گژھان تِمَن چھِ وۄنۍ پیٚوان ناگو پٮ۪ٹھ آب اَنُن تِم چھِنہٕ ہیٚکان نَلکہٕ آب چیٚتھٕے پرٛایمری سکوٗل چھُنہٕ تَتہِ تَتہِ چھِنہٕ سکوٗل تہِ کِہیٖنۍ شُرٮ۪ن چھِ پیٚوان ٲٹھ ٲٹھ نَو نَو دَہ دَہ کِلوٗ میٖٹر گژھُن بۄن سکوٗل اَںنہِ کُنہِ وِز چھِ پیٚوان یتھ گرمہٕ کرٛاے منٛز پیدَل تہِ وَسُن تمہِ سۭتۍ چھِ منٛزٕ کٲنٛسہِ چَکَر تہِ یِوان اگر پوٚژھ یِیہِ تِمَن چھُنہٕ ییٚتہِ اِنتظامٕے کینٛہہ یِمَن چھِ پیٚوان شیٚے شیٚے سَتھ سَتھ کِلوٗ میٖٹَر دوٗر گژھُن بازَر چیٖز اَننہِ کانٛہہ فیسَلٹیٖیہِ چھَکھ نہٕ نہ چھَکھ گاڑِ فیسَلٹی یِتھَے کٔنۍ چھِ واریاہ علاقہٕ گاندَربَلَس منٛز ییٚتہِ یِم نہ چھِ آب اَڑٮ۪ن چھِ بجلی پرٛابلِم اَڑٮ۪ن چھِ سڑکہٕ پرٛابلِم سڑکہٕ چھَنہٕ برابر گژھان یا شُرٮ۪ن چھِ أکیٛاہ سکوٗل آسان گژھُن تِمَن چھِنہٕ ٹایمَس پٮ۪ٹھ گٲڑۍ مِلان گاڑٮ۪ن ہِنٛزۍ پرٛابلِم تہِ چھےٚ دُکان چھِنہٕ بُک سیٚلَر چھِ ییٚکیٛاہ بُک سیٚلَر گژھِ ہہ یَتھ گامَس منٛز آسُن سُہ تہِ چھُنہٕ کِہیٖنۍ شُرٮ۪ن ٲس واریاہ ضٔروٗرت اَمِچ کٕہٕنۍ لیٖڈَر چھُنہٕ یور یِوان ووٹ دِنہٕ وِز چھِ یِوان ووٹ منٛگنہِ باقٕے کوٚرُکھ نہٕ کِہیٖنۍ ییٚتہِ کانٛہہ چیٖزٕے نہٕ اگر ییٚتِکۍ خلق مَرَن تہِ تہٕ تِمَن چھِنہٕ وٕچھان تہِ کِہیٖنۍ